آ مےٚ چھِ واریاہ پھِر گوٚمُت کشمیٖری کَرنہٕ یا لیٚکھنَس منٛز مُشکلات گۄڈیُکُے کَتھ چھِ ییٚلہِ أسۍ مطلب لَکچار چھِ کٕلاسَن منٛز آسان اَسہِ چھِ آسان کشمیٖری ناینتھسٕے تانٮ۪تھ سُہ چھِ سارویو کھۄتہٕ بٔڑ پرٛابلِم یُس چھِ یٔمۍ کِنۍ أسۍ کشمیٖری گوٚو مُشتٕے ناینتھَس تانٮ۪تھ چھِ اَسہِ کشمیٖری اَسہِ چھِ کشمیٖری پرناوان ناینتھَس پَتہٕ چھِ کَرناوان سُہ بنٛد تگان چھُ کشمیٖری مگر وٕنہِ تہِ چھِ تھوڑا مُشکلات گژھان کشمیٖریَس منٛز بہٕ وَننہٕ سارنی ہُنٛد کہینۍ بہٕ چھَس پَنُن وَنان کیٛازِکہِ بہٕ ییٚلہِ کشمیٖری چھَس وٕنہِ تہِ لیٚکھان مےٚ چھِ تھوڑا سا مُشکلات گژھان بہٕ چھَس دَپان دَپان چھَس ہَے تھوڑا تَگہِ ہے بیٚیہِ تہِ اَصٕل پَہَن تَگان چھِ لیٚکھُن مگر تھوڑا سا چھِ مُشکلات گژھان کیٛازِکہِ وۄنۍ گوٚو واریاہ ٹایم ترٛٲےمٕتِس البتہ پَرُن چھِ مےٚ تگان کشمیٖری ہُتھ کٔنۍ اَصٕل وۄنۍ گوٚو دۄہ کھۄتہٕ دۄہ چھِ گٔمٕژ یُس سٲنۍ لٮ۪نٛگویج چھِنا کشمیٖری لنٛگویج یہِ چھِ دۄہ کھۄتہٕ دۄہ وۄنۍ پَتھٕے گژھان کیٛازِکہِ وۄنۍ یُس نِو نوٚو نوٚو جنریشَن چھِ یِم چھِ یِم چھی نہٕ یَژھان پَنٕنۍ لنٛگویج ڈٮ۪ولَپ کَرٕںۍ یِم چھِ وَنان دَپان چھِ أسۍ کَرو بَس کشمیٖری اُردوٗ کشمیٖری چھِ اَز یِوان بیکوٲڈ ماننہٕ کشمیٖری سۭتۍ چھِ اِنسَلٹ گژھان یِم چھِ اُردوٗ تہٕ اِنٛگلِشس کُن زیادٕ تر دھیان دِوان یِم چھِنہٕ یِمَن چھُ کشمیٖری ترٛوومُت اوٗرۍ یِم چھِ وَنان کُس سنہِ وۄنۍ کشمیٖریَس اَز چھِ پرٛٮ۪تھ کُنہِ جایہِ اُردوٗوٕے چَلان یہِ أمۍ یٔمۍ یُس کِنۍ چھِ مےٚ باسان ساروٕیو کھۄتہٕ بوٚڑ وجہ چھُ کشمیٖری اَسہِ اَسہِ کشمیٖریَس منٛز یِہٕے مُشکلات گژھُن سٲنۍ کشمیٖری بولنَس منٛز سون کشمیٖری لیٚکھنَس منٛز اگر نَے یہِ آسہِ ہا کِہیٖنۍ اگر سٲری آسہٕ ہن یی سونٛچان نہ اَسہِ چھِ پَنٕنۍ لنٛگویج کشمیٖری اَسہِ چھِ پَنٕنۍ زُبان أسۍ تھَوو أتھی پٮ۪ٹھ پَنُن توجہِ اگر أسۍ پنٛنہِ لنٛگویج پٮ۪ٹھ توجہِ تھَوو مول موج تھَوِ شُرٮ۪ن ہِندۍ پٮ۪ٹھ توجہ نہ تُہۍ پٔرِو کشمیٖری تُہۍ پٔرِو کشمیٖری سارنٕے روزِ کشمیٖری کٲنٛسی گژھِ نہٕ کشمیٖریَس منٛز ڈِفکَلٹی پرنہٕ خٲطرٕ تھوڑا سا چھِ مےٚ تہِ گژھان کشمیٖری لیٚکھنَس منٛز ڈِفکَلٹی البتہ پرنَس منٛز چھِنہٕ مےٚ تیوٗتاہ ڈِفکَلٹی گژھان کِہیٖنۍ تہِ نہٕ لیٚکھنَس منٛز چھِ تھوڑا سا گژھان